اگر بہٕ کتھ کَرٕ میٲنِس ایریاہَس مَنٛز کُس چھُ فیمَس سینِما سُہ چھُ اِناکس سیٚنما یہِ چھُ ییٚتہِ ریٖسیٚنٹلی ترومُت یِمو اتھ گے اتھ گوٚو کمی ٹایم ییٚتہِ ترٲیمٕتِس زٕ ترےٚ زٕ ؤری میانہِ حِساب زٕ ؤری اتہ چھِ نَیہِ نَیہِ فِلمہِ لَگان ایز یوٗ نو